ہٮ۪لو وعلیکُم سَلام کَتھ حظ اوس تُہۍ آرڈر اچھا کیٚنٛہہ چھُنہٕ پَراے کٔرِو دِیِو آرڈَر تُہۍ کیٛاہ کیٛاہ چھُو تۄہہِ نیُن اہن حظ أسۍ چھِ اَنان تُہنٛدِی کَسٹمَرن ہِنٛدۍ خٲطرٕ چھِ أسۍ اَنان یِم اَصٕل اَصٕل یِم یِم یِم مٕلٲزِم یِم چھِ صاف واف اَصٕل وٲلۍ بَناوان تۄہہِ یہِ آرڈَر ٲسِو کران تُہۍ دِیِو آرڈَر تہٕ أسۍ دِمو اَہن حظ آ آدٕ سا کیٛاہ کیٚنٛہہ اچھا اچھا اَہن حظ أسۍ حظ چھِ تازَے بَناوان اَسہِ کیٛاہ چھِ کسٹمَرن لُکنٕے ہِنٛدۍ خٲطرٕ تۄہہِ گژھیو پسنٛد وَسنٛد کھَسٕنۍ اَصٕل پٲٹھۍ أسۍ چھِ تُہنٛدی خٲطرٕ أسۍ چھِ تُہٕنٛدی خٲطرٕ اَصٕل بَناوان تہٕ تُہۍ دِیِو آرڈر تۄہہِ کیٛاہ کیٛاہ آسیو ضوٚرتھ أسۍ چھِ خانٛدرٕ خٲطرٕ بیک بے یہِ کیک تہِ بَناوان پیسٹرٛی تہِ یہِ تۄہہِ آسہِ ضوٚرَتھ چِکَن پیٹی تہِ یِم اچھا اَدٕ حظ اَدٕ حظ کیٚنٛہہ چھِ

أسۍ حظ أسۍ چھِ کٕنان ساسَس تہِ کُکیٖز ٲٹھَے شَتَن تہِ پانٛژَن ہَتَن تہِ مطلب یہِ چھِ پَن پنٕنۍ وَرٲٹی کیٛاہ کیٛاہ آسہِ نیُن تیُتھُے کھَسہِ اَتھ پرٛایِز تہِ اَہن حظ ڈرٛاے فرٛوٗٹ تہِ چھِ أسۍ کٕنان یِم والنٮ۪ٹ والنٮ۪ٹ آسہِ کیٚنٛہہ سُہ تہِ ہُم آسَن یہِ حظ یہِ کیٛاہ چھِ وَنان یِم باقٕے چیٖز آسَن تِم چھِ سٲری أسۍ کٕنان پٕلَمبَر کیک چھِ کٕنان ہُم سادٕ کیک چھِ کٕنان ہر کانٛہہ چیٖز چھِ أسۍ کٕنان تۄہہِ آسیو ضوٚرَتھ تہٕ کیٚنٛہہ اہن حظ اَسہِ چھِ چھُ مگر صاف آسان تُہۍ ییٖزیو پانہٕ تہِ چَک کٔرِتھ اَسہِ چھِ واریاہ صاف آسان أسۍ چھِ اَنان نٮ۪برِم یِم یِم کٲرۍ گَر بَناونہٕ خٲطرٕ تہٕ أسۍ چھِ تَمی خٲطرٕ اَنان یِم تۄہہِ اگر نِنۍ آسہِ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یِیِو تُہۍ ہیٚکِو پانہٕ تہِ آرڈر سُہ ییٚمہِ ساتہٕ اَسہِ أسۍ سوزو تۄہہِ گَرٕ تہِ أسۍ چھِ ڈیٚلؤری تہِ سوزان گَرٕ آدٕ حظ کیٚنٛہہ چھُ اَہن حظ کیٚنٛہہ چھُنہٕ پَرواے کَہہِ بَجہِ بٲگۍ واتیو تۄہہِ گرِ نِشی تہٕ بیٚیہِ ما آسیو کٲنٛسہِ کٲنٛسہِ آسان تِمن تہِ ٲسۍزیو وَنان تہٕ کیٚنٛہہ چھُنہٕ پَرواے اہن حظ کیٚنٛہہ چھُنہٕ پَرواے سوٗزِو کیٚنٛہہ چھُنہٕ پرواے تُہۍ وُچھِو پانہٕ تہِ سٲنۍ بٮ۪کری کِژھ چھِ مشوٗر اَسہِ چھِ شَہرٕ وَہرٕ اَسہِ چھُ لالچوک والچوک آرڈَر واتان اَہن حظ آ اَہن حظ تَتھ حظ چھِ اصٕل پٲٹھۍ پیٚکِنٛگ ویٚکِنٛگ دیٛاناوو تۄہہِ اصٕل پٲٹھۍ کٔرِتھ تُہۍ ہیٚزیو نہٕ تَمیُک ٹٮ۪نٛشن کِہیٖنۍ مگر تُہۍ سوٗزیو کَمہِ آسہِ سوزُن فون کٔرۍزیو تُہۍ تۄہہِ واتیو گرٕ نِش اہن حظ کٔرۍزیو اہَن حظ ٹھیٖک پٲٹھۍ چھِ اچھا بِہِو خۄدایَس حوال اَس